اَلسَّلامُ علیکم ٹھیٖک چھوحظ اہن حظ آ اہن حظ بَس سامان حظ اوس تھوڑا نیُن تہٕ تَمے موٗجوٗب آیَس

آ ترٲیوحظ تُہۍ سُہ یَلہٕ بہٕ حظ دِمہوتۄہہِ تٕم بیٚیہِ حظ وونواَکھ تٲو دیِو مےٚ تُہۍ اَکھ بٔڑپَہنَتھ تٲوحظ ہٲویٚو اہن حظ بیٚیہِ اَکھ چونٛچہِ آ ہَچوچونٛچہِ سُتہِ حظ چَلہِ کیٚنٛہہ چھُنہٕ تُہۍ حظ ہٲیو مےٚ آ ٹھیٖک حظ چھُ یِم زٕتھٲیُوتُہۍ بیٚیہِ حظ اوس مےٚ یہِ حظ یہِ دِیو تُہۍ مےٚ نُنہٕ چاے کِلو اَکھ تَھنہِ کلو یہِ حظ دیوسفید ہو بوٚڑ ہیٚو بیٚیہِ حظ دی زیٚولِیٚدرِپاکیٚٹ اَکھ یہِ اوترٕ کِم حظ پونٛسہٕ چھِ رودِمٕتۍ

تہٕ آزُک کوتاہ حظ گوٚو کیٚاہ حظ چھُو کَران سَتھ ہَتھ رۄپیِہ سَتھ ہَتھ کَتھ حالَس کیاہ حظ گوٚوتۄہہِ یہِ تُہۍ حول سیلَس مَنٛزچھُو کٕنان تھوڑا حظ کٔروکَم توتہِ حظ کٔرو پانٛژھ ہَتھ رۄپیہِ حظ کٔرو نَہ تھوڑاحظ کٔرو تھوڑا حظ کٔروکَم تُہۍ حظ وٕچھُو میٲنۍ حالت نَہ حظ تُہۍ حظ چھو ؤںۍ میٲنۍ حالت پاے تُہۍ حظ چھو پاے پونٛسن ہنٛزچھِ تھوڑا تٔنٛگی تھوڑا حظ کٔرو کمٕے پہنَتھ اچھا شیٚے ہَتھ حظ کٔرو تیٚلہِ کیٚنٛہہ نَہ حظ چھُنہِ ووں حظ وٕچھو ووں حظ ترٲیو ییٚمہِ بیٚنہِ کُن نظرکٔروحظ وۄنۍ یہِ کیاہ پنژاہ رۄپیہِ حظ چھو تُہۍ کَم کَران اچھا ٹھیٖک حظ چھُ یہِ ہوٚت کوتاہ گویہِ ٹوٹل تہٕ بہٕ حظ ہیٚکمونہٕ تُہۍ ازدیٚتھ کہیٚنہ بہٕ دِموتۄہہِ دۄیہِ تِرٛ نَہ یُس حظ مےٚ توہہِ پٔتمہِ ریٚتہٕ نَہ پٔتمہِ ریٚتُک دِژٲے مونَہ حظ مےٚ تۄہہِ مےٚ حظ چھُ أکمہِ تانۍ حظ پیٲریٚوتُہۍ تۄتَتھ تانۍ واتَن مے پونٛسہٕ وونٛسہٕ تُہۍ سۭتۍ حظ گوٚو یہِ وعدٕ کہِ اَکھ أکمہِ ترٛاوہوتُہۍ بلکل پونٛسہٕ تُہٕنٛد برابر کیٚنٛہہ نَہ حظ چھُنہٕ بَس کٔژن تانۍ دۄہن ہنٛز فرق حظ چھِ تہٕ تۄہہِ چَھو نَہ پاے بہٕ ترامو تۄہہِ برابر تہنٛد سٲری پونٛسہٕ نَہ کیٚنٛہہ نَہ حظ چھُنہٕ کیٚنٛہہ نَہ حظ چھُنہٕ بہٕ حظ ترٛامو تۄہہِ أکمہِ تہٕ تُہۍ ماحظ بٔرو پرواے کہیٚنۍ یِِم حظ دِیو لِفافن منٛزحظ دِیو یِِم اہن حظ اہن حظ بلکل تُہۍ حظ وُچھ زیٚو ٹھیٖک حظ چھُ